اَسلامُ علیکُم وعلیکُم سلام ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ آ ٹھیٖک مےٚ کَرے یوسمیٖن جیولرَس فون تُہۍ چھِو حظ تِمَے آ تہٕ مےٚ بوزَے تُہُنٛد واریاہ زیادٕ مےٚ بوٗز تۄہہِ چھُو آسان جیٛوٗلری آسان کٕنٕۍ کیٛاہتھامَتھ تہٕ مےٚ چھِ ضروٗرت جیٛوٗلری تُہۍ ہیٚکوا مےٚ ؤنِتھ تۄہہِ کُس کُس ڈِزاین چھُو کِتھٕ پٲٹھۍ چھُو کیٛاہ پرٛایس چھِ تُہۍ ؤنۍوا مےٚ کُس نہَ نِوٕے چھِ ضروٗرت اولڈٕ چھنہٕ ضروٗرت کیٚنٛہہ نہَ نہَ نہَ اولڈ چھِنہٕ ضروٗرت کیٚنٛہہ اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ اَچھا اَچھا یِم چھِو حظ تۅہہِ چھُو نہٕ حظ اَز تِم کیٛاہتامَتھ چھِ تِمَن وَنان بازوٗ بنٛد وازوٗ بَنٛد کیٛاہتامَتھ رانی سیٚٹ تِم چھُو تۄہہِ سٲری سُہ چھا رانی سٮ۪ٹ کُس ہیٛوٗ چھُو تۄہہِ ڈَبُل وول حظ کِنہٕ ٹرٛپُل وول اَچھا ٹرٛپُل وول تَتھ کیٛاہ ریٹ چھِ گژھان اَچھا اَچھا

اَچھا اَچھا یُس اَز ساروِیو کھۄتہٕ زیادٕ ڈِزاینٕے آسہِ چَلان تہٕ سُے چھُ ضروٗرت اَسہِ راجواڈی تَتھ تتھ کیاہ کیٛاہ قٕسٕم چھُو تۄہہِ تَتھ چھِ تَتھ تہِ چھِ حظ قٕسٕم آسان

اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ

اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ نہَ مےٚ بوٗز تُہُنٛد واریاہ زیادٕ تۄہہِ چھُ آسان اَصٕل جیٛولری کیٛاہتام گولڈ جیٛولری چھَو تۄہہِ واریاہ زیادٕ اَصٕل تہٕ تَوے تۄہہِ چھُو بانٛڈی پورا ہے شاپ چلو چلو یِمو کُنہِ ساتہٕ نیٖم چھِ تہٕ یِمو چلو اَسلامُ علیکُم